آز چھِ واریاہ مِلاوَٹھ آمٕژ سَبزی چھِ بَناوان مِلاؤٹی سَبزی چھِ بَناوان تمہِ سۭتۍ چھِ بیٚمار گَژھان اکیاہ وٕنہِ چھِ آسان سَبزی چھِ تَیار گَژھنَے آسان تِمَن چھِ کَران یِم نٮ۪برِم اِنجکشَن اَنان چھِ کٕننہِ اِنجکشَن کٔرِتھ کَرنہٕ سۭتۍ چھِ تِم جَلدی پٔپۍ چھِ گَژھان بٔڑ چھِ گَژھان مَگَر یِمو چیٖزو سۭتۍ چھِ أسۍ بیٚمار تہِ پیٚوان یِم مٕکٕر خَبَر کیاہ چھِ رَلاوان تِمَو سۭتۍ چھِ أسۍ بیٚمار گَژھان اِسلیے چھِ أسۍ کَران زیادٕ بیٚمارِ چھِ یِموٕے سۭتۍ گَژھان کیازکہِ آز چھِ سَبزی مِلاوٹی دار آسان یِمَن چھِکھ آسان اِنجکشَن کٔرمِتۍ یمکہِ وَجہہ سۭتۍ یِم زیادٕ بٔڑ چھِ گَژھان جَلدی چھِ باسان یِم چھِ پَپیےمٕتۍ یِم چھِ خۄش گَژھان وٕچھنہٕ سۭتۍ مَگَر یِم چھِنہٕ آسان اَصل صحتہٕ خٲطرٕ کہیٖنۍ امہِ سۭتۍ چھِ بیٚمار تہِ گَژھان آز چھِ زیادٕ بیٚمار اِنسان یِموٕے سۭتۍ گَژھان أسۍ چھِ وۄنۍ یِمو چیٖزو سۭتۍ بَچنہٕ خٲطرٕ چھِ اَسہِ گَرِ وٲر بَنٲمٕژ أسۍ چھِ پانے زمین اَصل پٲٹھۍ شیران تَتھ مَنٛز چھِ رُوان ہاکھ چھِ رُوان وانٛگَن مَرژٕوانٛگَن ٲلوٕ رُہُن گَنٛڈٕ اَلہٕ لٲر سٲری تَمام چیٖز چھِ أسۍ پانے گَرٕ رَنان تَتھ چھِ اَصل پٲٹھۍ کھاد تراوان اکیاہ پٲش چھِس تراوان پٲش مَنٛز چھِ تِم کیٚم آسان بمسِنٛگ یِمَن أسۍ وَنان چھِ تِم تہِ ییٚلہِ زمیٖنَس پٮ۪ٹھ پیٚوان چھِ تمہِ سۭتۍ چھِ اَصل سَبزی یِوان وۄبداونہٕ